اَگر أسۍ پَننؠن لایٔبریرِیَن مُتعلِق کَتھ کَرو اسہِ چھِ آسان کالیجَن منز یا کانہہ پرایویٹ لایبریری یَتھ منز کِتابو سٟتۍ حٲصِل گژھان گژھان چھِ سٲنۍ نِوٕزپیپَر ڈیلی چھِ ملان تِم نِوزٕ ملان چھِ ییٚمہِ سٟتۍ سٲنۍ زِندگی دۄہ کھۄتہٕ دۄہ برونہہ چھِ پَکان اَگر أسۍ یوٗ پی اؠس سی ہندوستانُک بۆڈ بار اؠگزام چھُ یوجَن پَبلِک سَروِس کَمشَن تمہِ خٲطرٕ چھِ أسۍ ڈیلی ہندی نِوٕزپیپَر پؠوان پَرُن کیازِ کہِ تِمَن نِوزَن ہنز حٲصلت گژھۍ نہٕ تِمَن چیٖزَن ہٕندۍ حٲصلت گژھن یِم أسۍ اؠگزامَس منز اِنٹَروِوَس منز کیںہہ تہِ کُنہِ تہِ جَنرَل سٹیڈِیَن منز ایٚپلاے گژھان چھِ یا کرنٛٹ ایفیر ایٚپلاے گژھان چھِ یُس اسہِ نیریٚسٹ لیبرری چھِ یِمَن منٛز چھِ آسان ہر اَکھ پیپَر ایویلیبٕل امیُک ریٖزَن چھِ یہِ بوٚڈ بار ریٖزَن یُس یہِ نِوٕزپیپَر چھِ یِم دۄہ کھۄتہٕ دۄہ نِوٕز گژھان چھِ امہِ سٟتۍ چھِ امہِ نِوزٕ لَگان اسہِ پَتہٕ امہِ ہؠکَن اسہِ پَگاہ اکھ سُہ اَکھ سِسٹم سُہ اَکھ اِنفارمیشن سُہ اَکھ نالیج دِتھ ییٚمہِ نالیج سٟتۍ أسۍ لایِفہِ ہٕندۍ بٔڑۍ بار مُشکِلاتو سٟتۍ دوٗر ہؠکو روٗزِتھ فار اؠگزامپٕل أسۍ چھِ وٕچھان اَرصہ کُنہِ حٲدثہٕ گٲڑۍ تیز چَلان امہِ سٟتۍ ہسا موٗدۍ نَفَر زٕ أکِس اِنسان سٕنز ہیوٗمَن پؠٹھ چھِ اَکھ اِفؠکٹ پؠوان اَگر بہٕ گٲڑۍ تیز چَلاو خَبَر مےٚ سۭتۍ تہِ مہ گژھِ یہِ حٲدثہٕ یا أسۍ چھِ وَسان یا نِوٕز پیپرَن ہٕنز نِوٕز یہِ ہسا چھِ فراڈ گژھان موبایِل پؠٹھ چھِ یِوان کال سکیم چھِ گژھان او ٹی پی مہ دِیِو کٲنٛسے أکِس نَفرٕ سٕندۍ دٮ۪ماغس پٮ۪ٹھ چھُ اَثر پؠوان اَگر ہا مےٚ او ٹی پی شِیر کۆر مےٚ پؠٹھ تہِ ہؠکہِ یہِ مُشکِلات گژھِتھ